اَوا سٲنِس علاقَس منٛز چھِ ہِسٹِرٛی سکوٗلَن منٛز پَرناوان اَسہِ چھَنہٕ کِہیٖنۍ مُشکِل گَژھان ہِسٹِرٛی پَرنَس منٛز یُس تہِ کانٛہہ اِوٮ۪نٛٹ چھِ اِنٛڈیہُک چاہے نایِنٹیٖن فوٚٹی سٮ۪وَن چھےٚ تَمہِ ساتہٕ چھِ ہِنٛدوستان آزاد گوٚمُت چاہے ہَرَپَن سِولایزیشَن چھےٚ چاہے ناینٹیٖن فِفٹی چھےٚ چاہے اِندَس ویلی چھےٚ چاہے چاہے باقٕے کیٚنٛہہ چھےٚ یُس تہِ کانٛہہ اِوٮ۪نٛٹ چھِ اَسہِ چھِ سورُے کِتابَن منٛز آسان لیٚکھِتھ اَسہِ چھَنہٕ کٕہۭنۍ مُشکِل گژھان ہِسٹِرٛی پَرنَس منٛز